ہیٚلو وعلیکُم سَلام اَہَن حظ اَوا اَوا اَوا بہٕ چھُس دُکانَس پٮ۪ٹھٕے اوا اَسہِ چھِ آ سورُے سورُے آ آ بَنن ہَے بَنن سورُے بَنہِ تُہۍ ؤنۍتَو تۄہہِ کٔژ لیٖٹر وول چھُو رایِس کُکَر ضروٗرت ناڈ تہٕ گیوِی اَچھا اَچھا سُہ گژھِ تۄہہِ اَکھ گژھِ تۄہہِ پانٛژٕتٕرٛہ شَتھ بیٛاکھ گژھِ ژور ساس سۄ گژھِ یِہَے پانٛژٕترٕٛہ شَتھ ہیٛوٗ سُہ گژھِ ترٛٮ۪ن ہتَن رۄپیَن آ پَلیٹ وَلیٹ تہِ بَنہِ اَتھ

تِم گژھن ڈۄڈِ ہَتھِ رۄپیہِ اَکھ پَلیٹ آ بَنن ہَے تِم تہِ بَنن تِم چھِ گژھان ترٛٛہہِ رۄپیہِ آ أسۍ چھِ آسان دُکانَس پٮ۪ٹھٕے تُہۍ ہیٚکِو یِتھ چلو ٹھیٖک آ ٹھیٖک چھُ ٹھیٖک چھُ آ ٹھیٖک چلو ییٚمہِ ساتہٕ تُہۍ یِیِو تَمہِ ساتہٕ کٔرۍزیٚو کال تُلِو سا تُلِو ییٚمہِ ساتہٕ تُہۍ یِیِو مےٚ کٔرۍزیٚو کال